سیٖزنو مَنٛز چھیٚس بہٕ پسنٛد کَران ٲں سُہ گوٚو ونٛدٕ تِکیٛازِ اسہِ چھُ آسان سورُے تہِ کیٚنٛہہ تھومُت کٔرِتھ ژونٛٹھۍ ووٗنٛٹھۍ آسان اسہِ بھٔرمِتۍ سوٗزمِتۍ ٲں کُلیٚن چھِ آسان اسہِ کینٛچی تھٔمٕژ کٔرِتھ یہِ باٹھ چھُ ژٕنہِ ٲں زولمُت آسان ژٕنہِ آسان تھٲیمژٕ ونٛدٕ خٲطرٕ بَنٲیِتھ پَتہٕ یہِ سورُے سِٹاک چھُ آسان ونٛدٕ خٲطرٕ اسہِ تھومُت سِنۍ چھِ آسان ہۄکھنٲیمِتۍ توٚمُل ووٚمُل چھُ آسان اوٚنمُت کانٛگڑِ چھِ انان أسۍ ونٛدٕ خٲطرٕ نَیہِ ٲں پَلوٚو چھِ آسان أنمِتۍ پٔٹۍ چھِ انان ٲں اَتہِ چھُ پَنن ٲں کَلچَر پٔٹۍ لاگنٕکۍ بیٚنیان چھِ آسان کشمیٖلان پَلوٚو چھِ آسان تھٲیمتۍ أنِتھ پَتہٕ وَنٛدَس مَنٛز چھِ پَتہٕ أسۍ لاگان پٔٹۍ یم کانٛگڑٕ چھِ أسۍ تَپان ییٚلہِ شیٖن گَلبہٕ چھُ پیٚوان تہٕ بیٚیہِ اسہِ چھِ آسان پَتہٕ أنٛدرٕ کَنۍ بِہِتھ سٲرے چھِ آسان بِہِتھ تہٕ وُچھان چھِ آسان أسۍ اَتھ شِنَس تماشہٕ ییٚلہِ یہِ پیٚوان چھُ ٲں شِشَر گٲنٛٹھ چھِ آسان نیٚبرۍ کِنۍ لٔگمِتۍ ژور ژور پانٛژھ پانٛژھ فُٹ شیٖن چھُ پیٚوان نیٚبر چھُنہٕ بَنان نیرُن کیٚنٛہہ ٲں تَپان چھِ أسۍ کانٛگڑِ ونٛدَس مَنٛز واریاہ تہِ کیٚنٛہہ مَزٕ چھُ یِوان اَتھ ونٛدَس مَنٛز بِہِتھ ٲں یم سِنۍ چھِ رنان رٕتۍ رٕتۍ سِنۍ چھِ یوان اتھ مَنٛز رَننہٕ گاڑٕ چھِ رنان ٲں ماز چھِ رنان کباب چھِ رنان رِستہٕ ٲں ژامَن تہٕ واریاہ تہِ کیٚنٛہہ سکوٗن چھِ یوان اَتھ پَتہٕ وَنٛدَس مَنٛز کھیٚنہٕ أندرٕ کَنۍ وشنیرَس کانٛگڑِ تٔپِتھ بیٚہوان چھِ کملہٕ چھِ آسان وُڑِتھ تہٕ شۄنٛگان چھِ ونٛدَس مَنٛز اَتہِ فکر وکر چھَنہٕ آسان اسہِ کُنچی اسہِ چھُ آسان تھومُت سورٕے کٔرِتھ ونٛدَس مَنٛز مَزٕ چھُ لَگان